ییٚمہِ ساتہٕ یِم ماسکِٹوٗز بَگٕس پیٚسٹٕس وِیٚسٹٕس چھِ پٲدٕ گَژھان نہَ کہِ چھِ یِم صِرِف گارڈَنٕے یوت نۅقصان کَران بٔلکہِ چھِ یِم اِنسانَس تہِ نۅقصان واتان یِمو سٍتۍ چھِ واریاہ پرٛابلِمٕز اَسہِ فیٚس پیٚوان کَرنہِ یِمہٕ چھِ یِم لیٖوٕز ویٖلٕز ویٖوٕز چھِ آسان پُلانٛٹسَن ہٕنٛدۍ اَکھ چھِ یِم تِم تہِ خَراب کَران بیٚیہِ چھِ یِم اِنسانَس تہِ ٹۅپو وۅپو دِوان اِنسانَس تہِ واریاہ زیادٕ سَتاوان یِمو سٍتۍ ہَسا چھِ واریاہ زیادٕ پرٛابلِم اَسہِ گَژھان